زٕ ٲٹھ زٕ ساس کُنوُہ پانٛژھ نَو زٕ ساس ترٛووُہ شےٚ ستھ زٕ ساس اَرداہ ٲٹھ نَو زٕ ساس اَکوُہ پانٛژھ ٲٹھ زٕ ساس زٕتووُہ